بہٕ چھُس واریاہ گیمہٕ واریاہ سپوٹٔس چھُس بہٕ واچ کران واریاہ گیمہٕ چھُس بہٕ وٕچھان لایک والی بال گیم چھ کرکٹ چھُ یا کبڈی میچ چھُ یِم یِم گیمہٕ چھُس بہٕ گِنٛدان تہِ تہٕ اٮ۪نجاے تہِ کران واچ تہِ کران وٕچھان تہِ چھُس گِنٛدان تہِ چھُس تہٕ بیٚیہِ چھُس اٮ۪نجاے تہِ کران یِم چھ واریاہ رٕژٕ گیمہٕ ییٚمہِ سۭتۍ اِنسان مینٹلی فِزیکٔلی چھُ ٹھیٖک روزان بیٚیہِ چھُ خاص طور پر چھُس بہٕ یِم گیمہٕ چھُس بہٕ یِم گیمہٕ وٕچھان یوٗٹیوٗبَس پٮ۪ٹھ وٕچھ یا کُنہِ ساتہٕ ٹی ویس پٮ۪ٹھ تہِ فونس پٮ۪ٹھ چھُس بہٕ وٕچھان بیٚیہِ چھُس بہٕ یِم گیمہٕ ییٚمہِ ساتہٕ أسۍ وٕچھان تَمہِ ساتہٕ چھ أسۍ دوستس سۭتۍ یا کُنہِ فیملی منٛز بِہِتھ چھ أسۍ یہِ واچ کران امہِ سۭتۍ چھ واریاہ فأیدٕ منٛد گیمہٕ بیٚیہِ چھُ مزٕ تہِ یِوان یِمہٕ گیمہٕ وٕچھنس أمہِ سۭتۍ چھُ ٹایم پاس نیران ٹایم پاس گژھان یہِ چھ واریاہ رٕژٕ گیم